مےٚ چھِ گَژھان خۄش زیادٕ ییٚلہِ بہٕ پنٛںِس مٲلِس ماجہِ سۭتۍ چھس زِ کَتھٕ کَران زیادٕ چھِ مےٚ خۄش گژھان تِمَن نِش زیادٕ بِہُن تِمَن سۭتۍ کَتھ باتھ کَرٕنۍ تِمَن سۭتۍ گِنٛدُن زیادٕ مےٚ چھِ بیٚیہِ بیٚیہِ چھِ مےٚ گژھان زیادٕ اِنڈیَن آیڈٮ۪ل ہُہ چھِ مےٚ زیادٕ گژھان اَصٕل خۄش مےٚ چھِ لگان واریاہ مَزٕ تَتھ بوزنَس وٕچھنَس تہٕ مےٚ چھِ واریاہ کینٛہہ خۄش گژھان تَتھ منٛز ڈانسِنٛگ زیادٕ پَہَم چھِ مےٚ شوق وٕچھنَس بہٕ چھس زیادٕ پَہَم سُے آسان وٕچھان بیٚیہِ تھوڑا چھِ مےٚ کٔپِل شَرما شوٚو تَتھ منٛز چھِ فن تھوڑا زیادٕ آسان تہٕ تَتھ منٛز سُہ تہِ چھِ مےٚ گژھان واریاہ خۄش وٕچھُن تہٕ بیٚیہِ چھِ مےٚ گژھان ییٚلہِ بہٕ اِنَسٹاگرٛام چَلاو تھوڑا تہٕ سُہ تہِ چھِ مےٚ گژھان اَصٕل خۄش تہٕ تَتھ پٮ۪ٹھ چیٹِنٛگ ویٹِنٛگ کَرٕنۍ گژھان خۄش تہٕ بیٚیہِ چھِ مےٚ گژھان خۄش زیادٕ پَہمَتھ چھِ مےٚ اِنڈِیَن آیڈَلٕے خۄش گژھان تَتھ منٛز ڈانسِنٛگ سِنٛگِنٛگ زیادٕ خۄش گژھان تہٕ بیٚیہِ چھِ مےٚ گژھان زیادٕ تَتھ منٛز خۄش نوٗرا فتح ہُںٛد ڈانَس خۄش تہٕ یِمَے چیٖز چھِ مےٚ زیادٕ خۄش کَران